مےٚ چھِ فیورِٹ وٲڈ کشمیٖرٕ کشمیٖرَس منٛز بَتہٕ کھیوٚوا چاے چیٚوا سیُن کیٛاہ روٚنوُ آز کیٛاہ چھُو کَران کہِ کوٚت چھُو گژھُن آز سیُن کیٛاہ روٚنوُ آز کیٛاہ کٲم چھَو ٹھیٖکٕے چھُوا شیٚنگوا کٲم مۄکلٲوا سٲرٕے مۄکلوا ڈُیِتھ شال ژٔلِتھ بَٹھٮ۪ن چوب گرٛیکہِ ویٖز نوٗن یِم چھِ مےٚ کشمیٖری فرٛیزٕ فیورِٹ

بہٕ چھَس مطلب فَخٕر کران کہِ بہٕ چھَس کَش کَشمیٖرٕ کَشمیٖرَس منٛز بہٕ چھَس مطلب فَخٕر کران کہِ بہٕ چھَس مطلب کٲشُر زانان بہٕ چھَس دَپان کہِ یِم یِنہٕ وٲلۍ یِم بَچہِ چھِ یِم گژھٮ۪ن کٲشُر ہیٚچھناوٕنۍ زیادٕ کھۄتہٕ زیادٕ کہِ کَشمیٖر چھُ سانہِ کٲشُر چھُ سانہِ خٲطرٕ واریاہ اہم